اَسہِ حظ نہٕ اَسہِ چھُنہٕ حظ یہِ مَذہب کینٛہہ اَسہِ سون مَذہب حظ چھُ اِسلام اسہِ نہ حظ چھِ یِم موٗرتی ووٗرتی مان ژٕ مانان کینٛہہ یِم پوٗجا ووٗجا مانان کینٛہہ یہِ فَیسٹِوَل وَیسٹِول یہِ چھُنہٕ اَسہِ مان ژٕ مونٛمُت کینٛہہ سون مَذہب چھُ اِسلام سٲنۍ طور طریٖق چھُ نؠماز قۄرآن دیٖن پَردٕ کَرُن پانٛژھ ٹایِم نؠماز پرٕنۍ کُنہِ جایہِ دعوَت آسہِ اِسلٲمی دعوَت توتَن گژھُن سۄے چھُ سون مَذہب چھُ سُے اَسہِ چھُنہٕ یہِ مَذہب کینٛہہ یِم یِم چیٖز کَرٕنۍ یِم یَتھ ہِندوستانَس منٛز چھِ تِم نَہ حظ چھِنہٕ اَسہِ مان ژٕ تِم چھِنہٕ أسۍ کَران کینٛہہ بیٚیہِ چھِ أسۍ اِجتِما وِجتِما کَران بیٚیہِ چھِ أسۍ دَرٕس دِوان تدَرِسی قُۄرآن چھُ د دیٖنِات چھُ أسۍ چھِنہٕ بیٚیہِ مانان پوٗجا ووٗجا کینٛہہ بیٚیہِ چھِنہٕ أسۍ مانان یہِ یہِ حظ یہِ مَنٛدَر وَنٛدَر یہِ تہِ چھِنہٕ أسۍ مانان کینٛہہ سانہِ خٲطرٕ حظ چھِ درزگاہ أسۍ حظ چھِ اَسہِ حظ چھِ سون اِسلام حظ چھُ سون مذہب حظ چھُ اِسلام دعوت قۄرآن رسُولہِ پَاکھ صلی اللہ عَلیہہِ وَسَلم